تُلسی پٔلانٹ یُس چھُ یہِ چھُ واریاہ زیادٕ فٲیدٕمَند یُس یہِ تُلسی پٔلانٹ چھُ یہِ چھُ ہِندوستانَس منٛز اَسہِ پرٮ۪تھ جایہِ أسۍ لَبنہٕ یِوان اَتھ تُلسی پٔلانٹ چھِ أسۍ کران میڈِسِنَل پٔرپَز خٲطرٕ اِستعمال لایِک اۭں یہِ چھِ أسۍ مطلب کٲنسہِ چھِ آسان برونکِیَل اَستھما یا برونکایِٹٕس چھُ آسان کٲنسہِ یا مَلیریا چھُ آسان یا ڈَہیریا چھُ آسان کانہہ گژھان یا ڈاٮ۪سٮ۪نٹری چھِ آسان کٲنسہٕ یا سِکِن ڈِزیٖز چھِ آسان کٲنسہٕ یُس یہِ تُلسی پٔلانٹ چھُ یہِ چھُ اَمہِ خٲطرٕ واریاہ زیادٕ مُفیٖد اَمہِ سۭتۍ کیاہ چھُ گژھان یُس ییٚلہِ أسۍ یہِ اِستعمال چھِ کران اَمہِ سۭتۍ چھُ أمِس اِنسانَس ییٚمِس یِم ڈِزیٖز آسان ییٚمِس یِمَو یِمو ڈِزیٖزو منٛز کانہہ تہِ ڈِزیٖز آسہِ تٔمِس چھُ واریاہ زیادٕ فرق گژھان یہِ چھُ مطلب چھِ أسۍ وَنان یُس یہِ پرٲنۍ اٮ۪نسِسٹٲرٕس پرٲنۍ لُکھ ٲسۍ تِمَن پٮ۪ٹھ آمُت اِستعمال کرنہٕ یِم ٲسۍ یہِ یِم اٮ۪نٹِبیوٹِکٔس زیادٕ اِستعمال کران مطلب نٮ۪چُرَل اٮ۪نٹِبِیوٹِکٔس لایک ٹٮ۪ٹھوٮ۪ن چھُ یا یِہوے تُلسی چھُ یہِ چھُ واریاہ زیادٕ مُفیٖد آسان برونٹھ ٲسۍ مطلب یِم جِنگ جوٗ ٲسۍ جَنگَس پٮ۪ٹھ گژھان تِمَن دۄہَن ٲسۍ نہٕ مطلب یِم آ یِم باقٕے مٮ۪ڈسنٕز آسان کہِ تِمَن تہِ ٲسۍ یِمَے ۂربَل میڈِسنٕز اِستعمال کران تِم ٲسۍ خوٗن رُکاونہٕ باپَتھ تہِ میڈِسَنٕے یِمَے مطلب جَنگلی یِم دوا ٲسۍ یِمَے ٲسۍ تِم کران اِستعمال واریاہ زیادٕ یِم مطلب یہِ چھُ اَصلی چھُ یہِ گریٖک پٮ۪ٹھ آمُت کیازِ کہِ یِم گریٖکٔس ٲسۍ تِمَے ٲسۍ اَتھ مُتعلِق زیادٕ نالٮ۪ج تھاوَان تِم ٲسۍ مطلب اَتھ مُتعلِق زانان پَتہٕ ٲسۍ ییٚتہِ کٮ۪ن لُکَن تہِ اِنفارمیشَن دِوان تٮعلیٖم دِوان زِ یِم ۂربَل پٔلانٹٕس چھِ یِم چھِ واریاہ زیادٕ مُفیٖد یِم چھِ لُکَن ہٕندۍ علاج باپَتھ واریاہ زیادٕ ضروٗری